سٲنِس ایریاہَس منٛز سٲنِس رِجنَس منٛز چھِ کینٛہہ تِم تیٚہوار یِوان مَناونہٕ عیٖد چھِ یِوان مَناونہٕ ساروی کھۄتہٕ اکھ بوٚڑ تیٚہوار سٲنِس رِجنَس منٛز یِوان مَناونہٕ ییٚمِچ اَکھ اِمپاٹَنٕس چھِ سٲنی سٲنِس مذہَبَس طور تہٕ عیٖد چھِ یِوان مَناونہٕ یَتھ منٛز عیٖدالفطر تہٕ عیدالاضحیٰ چھِ یِوان تہٕ امِچ اَکھ بٔڑ بار اِمپا یَتھ سٲلِم سون رِجَن چھُ مُسلمان میجارٹی ییٚتہِ اَکثریت مُسلمانَن ہٕنٛدۍ چھِ تہٕ امہِ دۄہ چھِ یِوان دُم دامہٕ سام خوشی مَناونہٕ تہٕ عیٖد نٮ۪ماز پرنہٕ